سٲنِس ایریا ہس منٛز چھِ ٹٮ۪نتھٕ پتہٕ رٹان سٲری میڈکل تِکیٛازِ تِم چھِ ونان أسۍ گژھو أسۍ بنٛو ڈاکٹر پتہٕ کرو أسۍ لُکن خدمت بیٚیہِ تہِ چھِ تتہِ واریاہ پرنُک شوق تتہِ چھِ لگ بگ سٲری رٹان میڈکل